اَگر بہٕ پَنٕنی کَتھ کرٕ مےٚ چھِنہٕ وٕنہِ تَگان سرانٹھ وایِنۍ کِہینۍ تہِ نہٕ مطلب مےٚ اوس لۄکٔچار پٮ۪ٹھٕے مطلب ہٲبَتھ اکھ چھُ مےٚ آبُک مطلب بہٕ ٲسٕس نہٕ بہٕ ٲسٕس نہٕ ٹھران کِہینۍ اَگر مطلب کُنہِ جایہِ کۄل وۄل چھِ آسان پتہٕ اَگر بہٕ تَمیُک سرٛنیٚر وُچھٕ کہِ یہِ چھُ واریاہ زیادٕ سوٚن تہٕ بہٕ چھَس نہٕ تیٚلہِ گژھان توکُن کِہینۍ تہِ مےٚ چھُ واریاہ زیادٕ خوف آبُک یہِ بہٕ لۄکٔچار یہِ بہٕ لۄکٔٹۍ آسٕس پَتہٕ ٲسۍ أسۍ سران کران کۄلہِ منٛز مطلب پَتہٕ یِم مےٚ سۭتۍ آسان تِم ٲسۍ مطلب وایان سرانٹھ پَتہٕ ٲسٕس بہٕ تِمن تَماشہٕ آسان وُچھان کہِ تُہۍ کِتھ پٲٹھۍ وایان سرانٹھ مےٚ ہٮ۪چھنایو کہِ تِم ٲسۍ دَپان مطلب یہِ ژٕ ہٮ۪چھناو ہوٚتھ تِم ٲسۍ مےٚ ہٮ۪چھناوان تہِ مَگر مےٚ ٲسۍ نہٕ تَگان کِہینۍ تہِ نہٕ تہٕ مَگر مطلب آز چھَس بہٕ مطلب نَینٹیٖن یِیَٲرٕس گٔمٕژ مَگر مےٚ چھےٚ نہٕ وٕنہِ تَگان سرانٹھ وایِنۍ کِہینۍ تہِ نہٕ بیٚیہِ اَگر بہٕ وٕنہِ تہِ گژھ آبَس نَزدیٖک اَگر مےٚ باسہِ یہِ چھُ سرٛوٚن ووٚن بہٕ چھَس گژھان واپَس مےٚ چھےٚ پاے کہِ مےٚ چھُ واریاہ زیادٕ آبُک خوف مطلب اَگر بہٕ پَنُن وَنہٕ کہِ اَسہِ پَزِ سرانٹھ چھِ واریاہ زیادٕ ضروٗری اِنسانَس پزِ یہِ پَزِ ہٮ۪چھِنۍ مطلب اَسہِ پَزِ شُرٮ۪ن اوکُن تہِ تھاوُن کہِ نہ تُہۍ ہیٚچھِو سُوِمِنگ کٔرِٕنۍ تُہۍ ہیٚچھِو سرانٹھ وایِںی کیازِ کہِ کُنہِ ساتہٕ چھُ ہیٚکان یِتھۍ تہِ مطلب کُنہِ ساتہٕ چھُ ہیٚکان مطلب کانٛہہ یِتھ عزاب یُتھ خۄدا صٲبُن مطلب اَگر أسۍ وُچھو کُنہِ ساتہٕ چھُ سہلاب چھُ یِوان وَندَس منٛز کوٗتاہ چھُ پیٚوان اِنسانَس کَرُن یہِ اَگر سرانٹھ آسہِ ہا اِنسانَس أسۍ ہیٚکو مطلب أکہِ جایہِ بیٚکِس جایہِ آرام سان گژھِتھ تہٕ مےٚ چھِ واریاہ زیادٕ پرابلِم گٔمٕژ فیس سرانٹھ سۭتۍ مطلب مطلب مےٚ ٲسۍ سۭتی فرینڈ ٲسۍ تِم ٲسۍ دَپان ژےٚ کیازِ چھی نہٕ تَگان وایِنۍ مطلب مطلب بہٕ ٲسٕس نہٕ ہیٚکٲنی مطلب سرانٹھ وٲیِتھ کہیٖنۍ تہِ نہٕ مےٚ اوس واریاہ زیادٕ مطلب واریاہ زیادٕ مُشکِل اوس مےٚ گژھان پَنٕنہِ جایہِ کہِ مےٚ کیازِ چھُنہٕ تَگان یہِ بیٚیہِ ٲسٕس بہٕ مطلب مےٚ چھُ اکھ پنُن اکھ واقع یاد اَکہِ دۄہ ٲسۍ أسۍ سران کران یِتھٕے پٲٹھِ نِکۍ نِکۍ ٲسۍ لکٕٹۍ ٲسۍ سران کران ووٚن مےٚ یِمو کوریو وَل وَس ژٕ تہِ ژٕ مہ کھوژ کِہینۍ أسۍ چھِ ژےٚ یتنسٕے تہٕ تِمو أنِس بہٕ تھپھ کٔرِتھ تہٕ ییٚلہِ بلہٕ کۄلہِ ؤژھٕس تِمو دوٚپ مےٚ ژٕ کر تھوڑا بہت کوٗشِس ژٕ وُچھ زِ تَگیا وایِنۍ مےٚ ہیژیے وایِنۍ سرانٹھ بہٕ گٔیَس آبسٕے تَل مطلب بہٕ گٔیَس ڈُبتھٕے تہٕ تَتہِ پٮ۪ٹھ چھَس نہٕ بہٕ وُنیُک تام زٔہنۍ کٔرمٕژ بیٚیہِ مطلب کوٗشِش کہِ مےٚ تَگہِ سرانٹھ وایِنۍ کیازِ کہِ مےٚ روٗد واریاہ زیادٕ خوف پتہٕ سرانٹھُک بیٚیہِ چھُ مےٚ آبُک تہِ واریاہ زیادٕ خوف وُنیُک تامَتھ